آ بلکل یہِ چھُ آ اَصٕل اَکھ سوال یُس تۄہہِ کوٚروُ یُس مےٚ ماسٹٲرٕز یا پی جی یَتھ رٕلیٹٕڈ چھُس بہٕ کَران سُہ چھُ فِش نیوٗٹِرٛشَن اینٛڈ بَیو کیٚمِسٹِرٛی مگر اگر أسۍ وٕچھو یہِ ٹاپِک چھُ یَتھ رٕلیٹٕڈ کہِ یۄس یہِ فیٖڈ وغیرہ چھِ أسۍ گاڈَن دِوان یہِ فیٖڈ بَناوان کِتھ کٔنۍ چھِ اَتھ منٛز کَم کَم چیٖز چھِ أسۍ استعمال کَران تاکہِ یہِ فیٖڈ روزِ اَصٕل اور یہِ گژھِ آبَس منٛز پَتہٕ واریاہَس کالَس روزٕنۍ اور یِم گاڈٕ چھِ یِمَن گٔژھ یہِ وَیِنۍ اور یہِ گٔژھ نہٕ تیٖژاہ دٔر تہِ آسٕنۍ کینٛہہ یا تیٖژاہ نرم تہِ آسٕنۍ کینٛہہ یی یہِ گژھِ آب سٕے سۭتۍ ؤڑِتھ تہٕ البتہ مسلہٕ چھُ بہٕ چھُس اَتھ رٕلیٹٕڈ چھُس بہٕ سونٛچان کہِ با کَرٕ کینٛہہ تِم چیٖز اَتھ منٛز یَتھ منٛز بہٕ کینٛہہ یِم اَسا آسان چھِ یِم فار اٮ۪کزامپٕل أسۍ ٲسۍ کَران یوٗز سۄژَل ہَنٛد یِمَن کینٛہہ دَوٲیی یِمَن ٲسۍ یِمَن اوس صحت خٲطرٕ ٲسۍ مُفیٖد آسان اِنسانَن خٲطرٕ تہِ مگر تِمٕے چیٖز کَرٕ بہٕ اَتھ منٛز اٮ۪ڈ ییٚمہِ سۭتۍ کیٛاہ گژھِ کہِ اَکھ بَنہِ فیٖڈ یِمَن گاڈَن خٲطرٕ اَصٕل اور تِہُنٛد سُہ اِمیوٗن سِسٹَم تِہُںٛد صحت تہِ روزِ ٹھیٖک اور بیٚیہِ چھُس بہٕ اَکھ چیٖز یَتھ کُن یُس یہِ فیٖڈ چھُ یہِ چھُ لگ بگ دٔہ ٹُہ بَہہ ساس پر کویِنٹل یِوان یِمَن فارمَرَن یِم یِم أسۍ گاڈٕ چھِ رَچھان گَرَن منٛز چاہے کُنہِ جٲے کَلچَر چھِ کَرَن مگر اَتھ رلیٹڈ چھُس بہٕ سونٛچان کہِ أسۍ کَرو سۄ فیٖڈ اَنو وا یَتھ منٛز أسۍ

دَپان کہِ بہٕ ہَسا کَرٕ نٮ۪برَے کیٛازِکہِ یِم ییٚتہِ ٹٮ۪کنالجی چھَنہٕ سۄ فُلفِل کَران تِم چیٖز کینٛہہ یِم أسۍ آسٕنۍ گژھِ ہَن تاکہِ یِمَن فارمَرَن بِچارن یِمَن سانٮ۪ن بایَن تہِ میلہِ ہا مَدَد اور یُس یہِ فِشریٖز کَلچَر چھُ یہِ گژھِ ہا زیادٕ اَصٕل ییٚتہِ امہِ کھۄتہٕ زیادٕ امِچ کَرنٛٹ یہِ سٕٹیٹَس چھُ امہِ کھۄتہٕ یی اَتھ زیادٕ تَتھ متعلق وٕچھ بہٕ کہِ بہٕ سونٛچان چھُس بہٕ کہِ بہٕ کَرٕ نٮ۪برٕ تاکہِ نٔو ٹٮ۪کنالجی کانٛہہ اَنو أسۍ یَتھ کٔشیٖرِ خٲطرٕ